ہٮ۪لو اَسلامُ علیکُم کیاہ سا چھِوا ٹھیٖک اصٕل پٲٹھۍ چھِوا عبدل رشیٖدٕنۍ نٮ۪چی عبدل رشیٖدٕنۍ نٮ۪چی چھوا آچھا آچھا کَتہِ چھِو آ آچھا آچھا کیاہ چھِو کَرَان عبدل رشیٖد چھا گَری پانہٕ اَسہِ اوس ییٚتہِ نا جے یوٗ پروگرام اَکھ یہِ اوس اَسہِ سَداہ اَگَستہٕ

سامان وامان سامان وامان اوسا گَری آوا اوا سامان أنۍ زیو سورُے سۭتۍ کیاہ کیاہ چھ ایویلیبٕل اوا اوا ڈولکی وولکی رَباب وَباب

سارٕنٛگۍ وارٕنٛگۍ سامان أنۍ زیو سۭتۍ ٹھیٖک چھا

مگر ییٚمہِ دۄہ روٗزٮ۪و ریڈی ضروٗری ٹھیٖک چھا اوا اوا وۄنۍ کَر ییِو تیٚلہِ دوپُے وۄنۍ کَر روٗزیو تیٚلہِ تَمہِ دۄہ تیار ہا آ گٮ۪وُن اَسہِ بوٗز ژٕ چھُکھ زَبردَست گٮ۪وان بوٗزوا اوا

نا نا دہ ساسے گَژھان زیاد چھُ دہ ساس چھُ گَژھان زیاد وۄنۍ کٔرِو کَم پَہن تَمہِ کھۄتہٕ پانٛژھ نفر نہ وۄنۍ کٔرِو وۄنۍ کٔرِو تُہۍ پٲنٛژھ ساس رٔٹِو تُہۍ اوا اوا سورُے کینٛہہ سورُے فری اوا اوا پوز بٮ۪ہوٕنہ حظ سُہ چھُ زَبردَست گٮ۪وَان اَسہِ چھُ سُہ وٕچھمُت سُہ چھُ زَبردست گٮ۪وَان اوا مگر ضروٗری چھُ یُن دۄنکھ ٕوۄنکھٕ گَژھ نہٕ گَژھُن کینٛہہ وۄنۍ کٔرۍ زیو تیٚلہِ اسا ٹھیٖک چھا اوا مگر ضروٗری چھُ یُن اوا اوا تۄہہِ چھُوٕ کھٮ۪ن چٮ۪ن وٮ۪ن چٮ۪ن سورُے باضٲبطہٕ پٲٮ۪ٹھۍ تَتی

اوا کوک ووک سورُے تَتی سب سٲلِم

مگر یادٕے تھٲے زٮ۪و یِنہٕ یٖیوٕے نہٕ پَتہٕ دِکھ اَسہِ دونکھٕے اسہِ دونکھٕ گَژھِ نہٕ گَژھُن کینٛہہ کیاز سۄ چھ اہم بَٹَس مٮ۪حفِل نہ دونکھٕ گَژھِ نہٕ گَژھُن کینٛہہ سُہ گَژھِ زَبردست موت ہن اوا کانٛہہ چیٖز گَژھِنہٕ چیٖز گَژھُن سورُے سامان گَژھِ اَنُن سۭتۍ اے ٹو زڈ گَژھِ سورُے اَنُن مایِک وایِک تَمام اوا رَباب وَباب طَبلہٕ وَبلہٕ ٹھیٖک چھا وَل اِنشاء اللّہ ییِو تُہۍ ضروٗری آچھا اَچھا بِہِو رۄبَس حَوال